وعلیکُم السلام وَرحمتہ اللہ السلامُ علیکُم بس حظ شُکُر مٲلکس کُن تُہۍ چھُو حظ ٹھیٖک آ او اہن شُکُر خۄداصٲبس کُن آز او وارِیاہ کٲلۍ کیتھانۍ کُنہِ خیرِیت ٲسا بس حظ دُعا خیرِیت ٲسا کٔرو کٔرو حُکمہ شُکمہ اَچھا عٲش کٔرِتھ حظ کیٚاہ کیٚاہ چھُ تھاوُن ؤنِو تُہۍ تُہنٛدُے دُکان چھُ کُس ہیُو جیکیٚٹ جیکٹس چھِ وارِیاہ قٕسم کُس ہیُو سِلیم میٖڈیم فر وول اَچھا پیٚرشوٗٹ ٹھیٖک ٹھیٖک کُس ہیُو اَچھا

جا جیٚکیٚٹ حظ چھِ ایٚولیبٕل وارِیاہ پیوٗما ہٕکۍ چھِ ایٚڈِڈاسٕکۍ چھُ نیکی ہٕکۍ چھِ کَلر ؤنِو حظ تُہۍ تۄہہِ کُس ہیٚو چھُ تھاوُن بٕلیک بٕلیک چھُ مۄکلیومُت بٕلیک کیٚاہ کر ونہِ بہٕ تۄیہِ بٕلیک حظ اَنہٕ ناو بہٕ تُہنٛدِ موٗجوٗب تُہۍ مہٕ ہیٚیو ٹٮ۪نشن کیٚنٛہہ بیٚیہِ اَمہِ مٔزیٖد کانٛہہ کلرا آ ٹرورز ؤنِو حظ کُس کلر کَتھ منٛز اَچھا عٲش کٔرِتھ حظ وٕچھ حظ اَچھا یِم کٔژ پیٖس حظ چھِ تھاوٕنۍ

اہن حظ سُویٹر تہِ حظ بنہِ کُس ہِش اہن حظ سُہ تہِ حظ بَنہِ بلکُل وٕچھُو حظ کُس ہِش تھٲیِو بِلو بِلوس منٛز آسہِ اَسہِ سِکے بِلو ایٚولیبٕل یُس ہُہ ڈاریٚک بِلو چھُ سُہ چھُ مۄکلیومُت تۄہہِ کُس ہیٚو اوس ضرورَت سُہ تہِ حظ اَنناوو تُہنٛدِ موٗجوٗب اَنٛناوو سُہ کلر تہِ سُہ ویسے خاص یُس نفر آسہِ سُہ چھُ نِوان تِم چھِ آرڈر پیٚوان کَرناوٕنۍ تُہنٛدٕ خٲطرٕ کَرناو بہٕ سُہ آرڈر تِم اَنٛناو بہٕ تُہنٛدِ خٲطر بیٚیہِ چھُو حظ کیٚنٛہہ اَچھا ٹوٗپۍ تہٕ گٕلاوٕز عٲش کٔرِتھ تِم حظ چھِ ایٚولیبٕل ؤنِو کُس ہیٚو اَچھا اَچھا ٹھیٖک ٹھیٖک یُہُس چھُ اَسہِ آمُت تُہۍ وٕچھُو حظ یہِ حظ چھُ اَسہِ واٹر پریوٗف لیٹیٚشٹ آمُت نو ہیُو نیکی کمپٔنی ہُنٛد تُہۍ وٕچھُو یہِ وٕچھُو حظ آ بہٕ بہٕ حظ بہٕ حظ دِمہٕ اَتھ سایز تہِ پتہٕ بَرابر تُہۍ وِچھُو مےٚ ہٲمو تۄیہِ کالٹی وٕچھُو حظ تُہۍ سایز حظ تھامو بہٕ پتہٕ تٕہنٛدِ سایزُک تُہۍ مہٕ ہیٚیِو ٹٮ۪نشن کیٚنٛہہ یِم کٔژ پیٖس حظ چھِ تھاوٕںۍ ژور پیٖس حظ اَچھا بیٚیہِ چھِ حظ کیٚنٛہہ حُکمہ شُکمہ گٕلوٕز زٕ گٔے نَہ حظ أتھۍ سۭتۍ یِم چھِ تٔتھی سۭتۍ

اَچھا لیٚڈیٖز گٕلاوٕز ٹھیٖک حظ چھُ وٕچھُو حظ تِم ٹھیٖک چھُ حظ بیٚیہِ چھِ حظ کیٚنٛہہ تِم حظ حظ تِم واتن بہٕ کَرمو تۄہہِ کال حظ تِم انٛناو بہٕ کیٚنٛہہ نَہ حظ چھُنہٕ بہٕ حظ اَںٛناو مہ حظ ہیٚیُو ٹٮ۪نشن بس حظ شُکرِیا شُکرِیا جِناب ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ السلام علیکُم وعلیکُم السلام